شیٚے فرؤری زٕ ساس أکِس مَنٛز چھُس بہٕ زامُت پانٛژھ مارچ زٕ ساس تہٕ پانٛژَس مَنٛز کوٚر مےٚ سکول ایٚڈمِشَن پَنٛدہ نومبَر زٕ ساس تہٕ اَردہ ہَس مَنٛز دِیُت مےٚ بٔہمہِ ہُنٛد پانٛژھ اَگست زٕ ساس تہٕ کُنوُہ ہَس مَنٛز فَچے کٔشیٖر مَنٛز آٹِکَل